اہن حظ آ بہٕ حظ ہیٚکہِ ایکٕسپٕلین کٔرِتھ بہٕ چھَس یَژھان وَنُن یہِ زِ یِم زَن حظ کَشمیٖرَس منٛز یہِ جِیوگرافی چھِ نہ حظ انوارامیٚنٹَل چھُ اَتھ منٛز چھُ واریاہ أنٛدۍ پٔکِس منٛز چھُ یِمَن واریاہ چَلینٛجِز یِوان زِ سَسٹِنیبٕل یُس زَن سَسٹِنیبلٹی اِشوٗ چھُ گژھان کَشمیٖرَس منٛز حظ یِم چھِ یِم یَتھ منٛز چھِ گژھان یِمے اِشوٗ حظ زِ یِم تہِ زَن یِم کُلۍ کٔٹۍ چھُ آسان حظ یِم چھِ یِوان یِوان ژٔٹۍ ژٔٹۍ حظ نِوان امہِ سۭتۍ چھِ واریاہ زیادٕ پرٛابلم حظ گژھان اَمہِ سۭتۍ چھُ آکسیٖجَن لیوَل حظ چھُ گژھان کَم چھُ گژھان اَمہِ سۭتۍ حظ بیٚیہِ چھِ واریاہ بٔڑۍ بٔڑۍ دٲدۍ حظ چھِ اَمہِ سۭتۍ کھڑا حظ گژھان چھِ أمۍ سَسٹنیبٕل ٹیوی سۭتۍ حظ بیٚیہِ چھُ واریاہ چیَلینجِس حظ یِوان انوارامیٚنٹَل یُس زَن جِیوگرافی چھُ آسان أنٛدۍ پٔکۍ یِم زَن کُلۍ کٔٹۍ چھِ آسان یِم چھِ واریاہ بوٚڑ رول اَدا حظ کَران ونۍ گوٚو ییٚلہِ یِمَن یِم دُہ چھِ نہٕ حظ لَگان یہِ دُہ چھِ لَگان گاڑٮ۪ن ہُنٛد دُہ یا باقٕے یِمَن چھُ کانٛہہ تہٕ پلیوشَن چھُ یِمَن گژھان یِم چھُ واریاہ زیادٕ بِکھران حظ یِم چھِنہٕ ہٮ۪کان ؤرٕک پَتہٕ اَصل پٲٹھۍ حظ کٔرِتھ کِہیٖنۍ تہِ نہ حظ کانٛہہ تہِ ؤرٕک چھُنہٕ پَتہٕ یِم اَصٕل پٲٹھۍ ہٮ۪کان حظ کٔرِتھ حظ کِہیٖنۍ حظ بیٚیہِ چھُ یِم زَن یُس زَن جے اینٛڈ کے چھُ کَشمیٖر چھُ یِوان ماننہٕ چھُ اَکھ پِرٕ وٲرۍ حظ یِوان ماننہٕ یتھ یہِ پروار چھُ کَران یِم حظ ٹکسوٗر چھِ یتھ کَران حظ ییٚتہِ چھُ کالہٕ پَگہ چھُ ییٚتہِ یِم زَن یِم یِم جانوَر چھِ یِوان تِم چھُ ختم حظ گژھان ختم چھُ اَمہِ باپَت حظ گَژھان یُس زَن یہِ جِیوگرٛیفی چھُ آسان أنٛدۍ پٔکۍ زَن یِم ایریا چھُ آسان یِم زن یِم کُلۍ کٔٔٹۍ چھِ نِوان یِم ژٔٹِتھ اینوارامنٹَل چھُ یُس أنٛدۍ پوٚک چھُ گَژھان سُہ چھُ آلوٗد گَژھان تَتھ چھُ واریاہ زیادٕ یہِ گَژھان گنٛدگی چھُ تَتھ پھہلان تہٕ امے یِمَن چھِ بٔڑۍ بار چیَلینج پیٚوان فیس حظ کَرٕنۍ